ہیلو وعلیکُم اَسلام ٹھیٖک چھُ حظ اہن حظ ٹھیٖک اہن حظ آ وٕنکٮ۪ن کیاہ چھُ ٹایمِنٛگ اہن حظ ساڑٕ ترٛےٚ چھُ وٕنکٮ۪ن وٕنکٮ۪ن چھِ أسۍ کٕلنِکَس پٮ۪ٹھٕے ژور بَجے تام چھِ أسۍ ییٚتی آسان اہن حظ آ کِہیٖنۍ چھُنہٕ پَراوے کِہیٖنۍ تُہۍ ؤنِو کیاہ دٔلیٖل چھِ تۄہہِ باسان تہٕ أسۍ چھِ وٕنکٮ۪ن فِرٛی اہن حظ بیٚیہِ اچھا ٹھیٖک نندٕر چھَنہٕ یِوان کِہیٖنۍ بیٚیہِ چھُ تھوڑا خوف روزان بیٚیہِ اہن حظ آ اچھا اچھا نَگیٹِو تھاٹٕس یِوان اچھا ٹھیٖک اچھا اچھا زیادٕ کُنہِ اچھا ٹھیٖک یہِ کوٗتاہ ٹایم گوٚو لگ بگ تۄہہِ اَتھٕ اچھا ٹھیٖک سَتھ رٮ۪تھ گٔیے توہہِ کَنٹِنیوٗ یہِ یہِ خوف ووف یِم مطلب تھاٹٕس نَگیٹِو تھاٹٕس یِوان مطلب کَنٹِنیوٗ تۄہہِ یِم تہٕ بیٚیہِ یہِ خوف ووف گژھان زیادٕ نہ اَ اچھا ٹھیٖک ٹھیٖک کِہیٖنۍ چھُنہٕ پَرواے تُہۍ کٔرۍ زیو کُ کٲم یہِ وٕنکٮ۪ن چھُ ساڑٕ ژور تام چھِ یہِ یہِ ژورِ بَجہِ تام چھُ کٕلنِکَے ییٚلہٕ ژورِ بَجہِ گژھِ کٕلنِک بنٛد مگر وٕنکٮ۪ن چھُنہ وۄنۍ کَمٕے ٹایم تُہۍ ہیٚکِو نہٕ وٕنکٮ۪س یور وٲتِتھ کِہیٖنۍ أسۍ چھِ ییٚتہِ شُپیَن چھِ اَسہِ کٕلنِک تہٕ بہٕ کَرٕ تۄہہِ ایڈرَس تٔمیُٚک سینٛڈ تُہۍ ہیٚکِو توٚتَن یِتھ أسۍ کَرو اَصٕل پٲٹھۍ تَتٮ۪ن کَتھ اَتھ متعلق کیٛاہ دٔلیٖل چھُ تۄہہِ باسان یہِ چھُںہٕ کِہیٖنۍ آسان تُہۍ مہٕ ہیٚیُو ٹینشَن کینٛہہ یِم چھِ آسان یِم نَگے اہن حظ یِم چھِ آسان یِم نَگیٹِو تھاٹٕس واٹٕس نہ کُنہِ ساتہٕ سٕٹرٛسَس منٛز تہِ آسان اِنسان وایاہَس ٹایمَس روٗزمُت تہٕ یہِ چھُ ییی یہِ آسان یِوان پَتہٕ یِم نَگیٹِو تھاٹٕس اورٕ یورٕ یہِ خوف ووف گژھان اینزایٹی گژھان تہٕ تٔمی سۭتۍ کِہیٖنۍ چھُنہٕ پَرواے تُہۍ یی زیو اہن حظ ؤنِو تُہۍ کیٛاہ چھُ تۄہہِ وَنان اچھا ٹھیٖک کِہیٖنۍ چھُنہٕ پَرواے تُہۍ ہیٚکِو صُبحس تہِ یِتھ سَنڈے وَرٲے ہیٚکِو تُہۍ ہُمَن ژو شیٚن دۄہَن ہیٚکیوٗ تُہۍ کُنہِ تہِ ساتہٕ یِتھ صُبحن دہہِ بَجہِ پٮ۪ٹھ ژورِ بَجہِ تام چھِ آسان کٕلنِک ییٚلہٕ تُہۍ ہیٚکِو کُنہِ تہِ ٹایمہٕ یِتھ سُہ چھِنہٕ مَسلہٕ کِہیٖنۍ البتہ بہٕ تھٲیو تۄہہِ ٹھیٖک چھُ بہٕ تھاوٕ تۄہہِ یہِ ایڈرَس ویڈرَس سورُے سینٛڈ کٔرِتھ تہٕ کِہیٖنۍ چھُنہٕ پَرواے أسۍ کَرو یہِ پَتہٕ أتتھٕے آرام سان کَتھ تُہۍ مہٕ ہییُو ٹینشَن کِہیٖنۍ یہِ چھُنہٕ آسان زیادٕ مَسلہٕ کِہیٖنۍ اگر تۄہہِ کَوسِلِنٛگ ہِںٛز ضروٗرَت پے تہٕ أسۍ کَرو تۄہہِ اَصٕل پٲٹھۍ ییٚتٮ۪ن کَوسِلنٛگ تہِ تہٕ زیادٕ چھُنہٕ یہِ مطلب یِم چھِ پانہٕ سٕے آسان مایِنٛڈَس منٛز یِم نَگیٹِو تھاٹٕس واٹٕس اورٕ یورٕ روزان بیٚیہِ سٕٹرٛس پَرنُک وَرنُک تہِ کُنہِ ساتہٕ گژھان اورٕ یورٕ تہٕ سٕٹرٛس نہٕ زیادٕ ہیوٚن کِہیٖنۍ باقٕے چھُنہٕ ٹینشَن کِہیٖنۍ اِنشاءاللہ گٔژھِو ٹھیٖک تہٕ پَگہہ کٔرۍ زیو تیٚلہِ تُہۍ کوٗشِش اَدٕ حظ ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پَرواے أسۍ کَرو ییٚتھٕے آرام سان کَتھ اَدٕ حظ بِہِو حظ بِہِو رۄبَس